مین رلیٖجس چھِ کشمیٖرس منٛز مُسلِمٕز برٛونہہ ٲسۍ ییٚتہِ وارِیاہ زیادٕ ہِندُیزٕم مطلب وارِیاہ زیادٕ ہِندوٗ ٲسۍ مگر وارٕ وارٕ گٔے ہِندُیزٕم ییٚتہِ ختٕم تہٕ ییٚتہِ ییٖتیاہ چھ تہٕ روٗد ییٚتہِ صرف مُسلِمٕز مگر وارٕ وارٕ چھِ ییٚتہِ واپس یِوان ہِندوٗز تہِ لٔگۍ واپس اِن سکھٕس تہِ لٔگۍ واپس اِن حتا کہِ کِرچن کِرچنٕز تہِ چھِ آز ییٚتہِ مطلب وٕ زیادٕ چھ توتہِ پھر بی ییٚتہِ مُسلِمٕز تہٕ بہٕ چھس وارِیاہ زیادٕ خۄش نصیٖب زِ بہٕ چھُس اِک مسلم قومس سۭتۍ تعلُق تھاوان تہٕ بہٕ چھس اکھ پراوُڑ فیٖل کران زِ بہٕ چھس مُسلم